اسلام علیکُم ٹھیٖک چھُوا اَصٕل پٲٹھۍ صیٚحت چھُ حَظ ٹھیٖک اَصٕل پٲٹھی حظ بہٕ آیے یَس راتھ تہِ تُہُنٛدِس دُکانَس پیٚٹھ تُہۍ چھِو نہٕ اَتہِ آسنٕے اَز چھِوا تُہۍ أتی دُکانَس پیٚٹھٕے کیٚنٛہہ چھُن اچھا اچھا ٹھیٖک تُہۍ ؤنۍتَو مےٚ اَز کیٛاہ میٚوا ویٚوا چھُ اَتہِ آسان کُس کُس میٚوا چھُ کیٛاہ چھُ

اچھا اچھا ژوٗنٛٹھۍ کٕم قٕسٕم چھِ اَچھا بٕلگیرِیا ٹھیٖک ٹھیٖک ٹھیٖک آ مگر گَژھَن آسٕنۍ تازٕے تازٕے پَہَم گَژھَن آسٕنۍ تازٕ پَہَم میلناہ اچھا اچھا مےٚ ٲسۍ کیلہٕ پیٖٹۍ اَکھ زٕ ضروٗرت بیٚیہِ حظ ٲسۍ ضروٗرت کیٛاہ چھِ اتھ ونان ژوٗنٛٹھۍ پیٚٹہِ اَکھ زٕ بیٚیہِ چھِس یِم تِم یِم کیٛاہ چھِ اَتھ وَنان تِم یِم ہسا یِم تِم ٲر وٲر ما چھِ ژیرٕ ٲر اچھا ژٕنَن ٹھیٖک ٹھیٖک ژٕنَن تہِ گَژھیا اَکھ پیٖٹ آسٕنۍ نہ تیٚلہِ یِمو أسۍ أتۍنَسٕے أسۍ وُچھو پانٕے نہ أسۍ وُچھو پانٕے پَننہِ آیی تُلوو أسۍ پَننہِ آیی تُلوو أسۍ أتۍنَسٕے

ٹھیٖک ٹھیٖک ٹھیٖک

ٹھیٖک سُہ کَر یِموو أسۍ چَلو ٹھیٖک چھُ پانٛژھ شیٚے بَجے تام واتو أسۍ ٹھیٖک چھا ٹھیٖک حظ چَلو تُلِو